نَہ چھُس بہٕ بُزرگن ہٕنٛدۍ نَسلہِ منٛز یِوان نہ چھُس بہٕ درمیٲنی نسلہِ منٛز یِوان میٲنۍ وٲنس چھ کَم بہٕ چھُس نوجوانن ہٕنٛدۍ نَسلہِ منٛز یِوان یِم بُزرگ نسلہِ منٛز تہٕ درمیٲنی نسلہِ ہنٛدۍ لُکھ چھِ یِہُنٛد ریہن سیہن طور تریٖقہٕ وۄتُھن بِہُن کَتھ کَرنُک طریٖقہٕ چھُ واریاہ الگ نوجاوَنی نسلَن ہٕنٛد نِش یِم بُزرٕگ تہٕ درمیٲنہِ نسلہِ منٛز لُکھ یِوان چھِ یِم چھِ نوکری پسنٛد کران سرکٲری نوکری زیادٕ پسنٛد کران یِہُنٛد ریٚہن سیٚہن یُس چھُ پانہٕ ؤنۍ سُہ چھُ واریاہ اَصل آسان یِم چھِ رِشتدار پرست تہ آسان یِمن چھُ پانہٕ ؤنۍ دوستن تہِ واریاہ زیادٕ آسان یِم نوجوان نسلہِ منٛز یِوان چھِ یِم چھِ زیادٕ تر کاروبار تہٕ بِزنِس کران یِم چھِ سوشل میٖڈیُک تہٕ بیٚیہِ ڈجٹلی واریاہ زیادٕ کٲم ہیٚوان یِم بُزرگ تہٕ بیٚیہِ درمِیٲنی نسلہِ ہنٛدۍ لکھ چھِ تِمن چُھ پٲنہٕ ؤنۍ محبت تہٕ ماے واریاہ زیادٕ آسان تِم چھِ رِشتدارَن ہُنٛد گژھان یِوان یِم نوجوان نسلہِ ہٕنٛد چھِ یِمن چھُ نہٕ دوستان تیوٗت آسان کیٚنٛہہ یِم چھِ پَنٕنہِ زنٛدگی منٛز مگن آسان یِم چھِ پَنٕنہِ زندگی منٛز مَگن آسان یِمن چھُ یِم چھِ کٲم کران یِم چھِ کاروبار زیادٕ تر آز کران نوجوان نسلی ہٕنٛد لُکھ یِم چھِ تِم چھِ آز کل زیادٕ تر نشن کُن گٔمٕتۍ تِم چھِ مغرِبی طور تریٖقہٕ اَپناوان یِم نو بُزرٕگ نسلہِ ہِنٛدۍ تہٕ درمَیٲنی نسلہِ ہٕنٛدۍ لُکھ چھِ یِم چھِ ریٚوٲیتی طور تریٖقہٕ اَپناوان پَنٕنہِ زنٛدگی منٛز یِہے فرق چھِ درمِیٲنی نسلہِ منٛز بُزرٕگ نسلہِ منٛز تہٕ بیٚیہِ نوجوان نسلہِ منٛز